اَلسَلامُ علیکم وَرحمتُہ اللہِ وَبَرَکاتہ آ سَر بہٕ حظ چھُس بہٕ حظ چھُس پٮ۪ٹھ زٔمیٖندار اَکھ مےٚ حظ اوس ییٚتہِ اسہِ اوس ییٚتہِ ٹرٛانَسفارمَر ٲں ٹرٛانَسفارمَر لٲگِتھ تَتھ حظ گوٚو راتھ تھوڑا گڑٕ بَڑٕ سُہ دوٚد اہن حظ پاوَر اوس زیادٕ گوٚمُت

اہن حظ تُہۍ چھُو پُلوامہِ اہن حظ تۄہہِ چھُو پُلوامہِ نیرُن حظ سیٛودٕے ٹہاب ٹہاب چھُو حظ تۄہہِ پَے ٹہاب چھُوا پَے پُلوامہِ نیٖرِو نا حظ تُہۍ سیٛودٕے اہن حظ تۄہہِ چھُو تٔتی نیرُن سیٛودٕے سیٛودٕے سڑکہِ پَکُن دٔچھُن کھووُر چھُنہٕ نیرُن کیٚنٛہہ ٹہاب پٮ۪ٹھہٕ حظ چھُو تۄہہِ سیٛودٕے نیرُن بٔتھہِ کٔرِو تُہۍ معلوٗم یہِ توٚملہٕ حال کَتیٚن چھُ توٚملہٕ حالۍ نیٖرِو تُہۍ سیٛودٕے تَتہِ تہِ کٔرِو تُہۍ معلوٗم لٲسۍ پوٗر کَتیٚن چھُ لٲسۍ پٲرۍ کٔرِو لٲسۍ پٲرۍ کٔرِو تُہۍ معلوٗم واجد یاسیٖن کَتیٚن چھُ بَسان

نَہ حظ تُہۍ ییُو گھرٔے

اکھ حظ دٔز موٹر موٹر دوٚد اَتھ دٔز تار اہن حظ سُچ تہِ چھُ اہن حظ سُچ تہِ چھُنہٕ چلان کیٚنٛہہ سُہ چھُنہٕ آونٕے گژھان سُہ تہِ أنِو تُہۍ مےٚ باسان نوٚوٕے اہن حظ تُلِو بیٚہو خۄدایَس حَوالہٕ